وَعلیکُم اَسلام اَلحَمدُاللہ تُہۍ چھِو حظ ٹھیٖک تُہۍ چِھِو حظ ڈاکٹر ہِلال مےٚ ٲس اَتہِ یہِ کٲم بہٕ اوسُس سوچان اَتہِ مےٚ اوس اوٗترٕ تہِ ایٚکچُؤلی دنٛدَس دود وۅنۍ اوس مےٚ اور اَپواینٹمینٛٹ ضروٗرت ڈاکٹر ڈاکٹر پڈروٗہَس نِش اوس مےٚ گَژھُن

یوٗروٗ مےٚ حظ اوس مےٚ چھُ دنٛدس کیٚوم پیٚومُت مےٚ اوس دنٛد کَڈُن

نۅسخہٕ کتہِ ساڑ باہ شیٚتھ چھِ نہَ حظ زیادٕ گَژھان دوا کَتہِ چھِو تُہۍ اَنان مےٚ چھُ بیٚیہِ پیلیٚن تہِ دود بَس پیلیٚن تہِ چھُم دود منٛزٕ منٛزٕ گَژھان پیلیٚن تہِ چھِوا وُچھان بَس شُکُر بَس بہٕ آیاس اوٗترٕ ڈاکٹرس أکِس تٔمۍ دوٚپ کٹھٕ پیوٚل کھیےٚ زِ بہٕ آسان ہوتہِ ایس ایس ایچ ٹھیٖک چھُ